پانٛژن ضِلعن ہُنٛد ناو گۄڈٕنیُک یَتھ ناو چھِ أسۍ وَنان تَتھ چھِ ونان اسلام آباد یِتھ وَنان چھِ اننت ناگ دوٚیُم چھُ کۄلگوم ییٚتہِ بہٕ روزان چھُس تریٚیِم چھُ بارہ مُلہ یَتھ وَنان چھٕ وَرٕمُل ژوٗریُم چھُ شَہر تَتھ چھِ ونان سری نَگر پوٗنژِم چھُ بڈگام